اَسہِ اوس کیٛاہ اَکھ آرڈَر کوٚرمُت بِریانی چِکَن بِریانی اوس آرڈَر کوٚرمُت مگر یَتھ منٛز باسیٛو نہٕ مےٚ تِمَن چِکَن بِریانی چھُکھ ترٛوومُت یِمو کینٛہہ ییٚمۍ یہِ رٮ۪سٹورنٛٹَن پٮ۪ٹھ آرڈَر کوٚرمُت أسۍ چھِ یَژھان یہِ آرڈَر واپَس کَرُن کیٛازِکہِ ریٖزَن چھِ یہِ اَسہِ اوس کٔرمٕژ چِکَن بِریانی آرڈَر اَکھ چھِنہٕ یہِ فرٛٮ۪ش کینٛہہ دوٚیِم پُر پویِنٛٹ یہِ چھُ واریاہ مَرژٕوان گوٚو ترٛیش تٲتۍ اَتھ چھِ تیٖل واریاہ زیادٕ بیٚیہِ چھِ اَتھ فُڈ آیٹَم کیٚمۍ مےٚ باسان کَم اَمہِ کہِ وجہ سۭتۍ چھُس بہٕ یَژھان یہِ فُڈ واپَس آرڈَر کَرُن کیٛازِکہِ یِمَے رٮ۪سٹورَنٛٹو یِمو دعوا اوس کٕم أسۍ چھِ یِم یِم چیٖز دِوان أمۍ چیٖز چھِنہٕ اَتھ منٛز اٮ۪ویلیبٕل کینٛہہ